بہٕ چھس واریاہ بہٕ چھٮس واریاہ چینٛج کَران پںٛنہِ ایڈاپٹیشَن منٛز ییٚلہٕ ویدر چھِ آسان یہِ ویدر ییٚلہِ چینٛج چھُ گژھان أسۍ چھِ گرمی گرمی منٛز کَرو أسۍ سَرٕد چیٖز اِستعمال سرٕد چیٖز سرٕد